السلامُ علیکُم آ یہِ بوٗٹ زٕ ترٛےٚ ہاو حظ اَسہِ ٲسۍ بوٗٹ نِیُن

اۭں اکھ مِنٹ حظ بہٕ وٕچھِ پنٕنۍ چپٕن گۄڈٮ۪تھ مےٚ کیٛاہ سا چھِ لگان ستھ نمبر بوٗٹ حظ بوٗٹ

گۄڈٕ یِمَن یِمَن کیٛاہ حظ چھِ پرٛایز گۄڈٕ ہاو حظ ہاو حظ اۭں اۭں ترٛیٚیِم آ یہِ کرٛہُن کلر کۭتِس حظ چھِ پٕنژٕ شَتھ حظ اَتھ گژھِ نہ ڈِسکاوُنٹ کِہیٖنۍ سبٕز کۭتِس چھُ سبٕز کلر اچھا اچھا یہِ بیٛاکھ ہیوٗ چھِ مےٚ حظ چھِ ہُمہِ منٛزٕ زٕ بوٗٹ نِنۍ اگر ژٕ مےٚ دِکھ یِم زٕ ساس ترےٚ ساس رۄپیہِ دِمَے ژےٚ بہٕ دۄنوَے زٕ ساس حظ دِمَےموکھسَرٕے وۄنۍ کینٛہہ چھُکھ ونان ترٛےٚ ساس حظ دِمَے بہٕ وٕنۍکٮ۪نس أسۍ چھِ ییٚتی اَنان دۄہے اگر حظ پانژھ تٕرٛہ شَتھ یہِ حظ ترٛےٚ ساس رۄپیہِ دِمَے ژےٚ بہٕ کیٛازِ کہِ اَسہِ چھِ ترٛے ساس وٕنۍکٮ۪نس سۭتۍ اگر مےٚ پانژھ تٕرٛہ شَتھ بہٕ دِمہَے بیٚیہِ چھِ أسۍ ییٚتی دۄہَے اَنان نہ ترٛےٚ ساس حظ دِمَے بہٕ ترٛےٚ ساس اگر گژھنو تہٕ تیٚلہِ دِمو بہٕ نتہٕ نیرٕ بہٕ گرٕ کۭتس حظ دِکھ کۭتِس دِکھ اچھا اچھا تہٕ دِ حظ تیٚلہِ ترٛٮ۪ن ساسَن ژٕ یِم بیٚیہِ دِ مےٚ چپٕلۍ اکھ اتھ وۄزمٕے آ دِ حظ اَدٕ کیٛاہ شُکریہ اۭں أسۍ یِمو بیٚیہِ کَرو